اگر تُہۍ کُنہِ تہِ ریسٹورنٹس پٮ۪ٹھ گٔژھِتھ پنُن پسندیٖدہ بتہٕ یا میٖل کھٮ۪وان چھِ بیٚیہِ چھِ تُہۍ یژھان کہِ أسۍ کرو پنُن رٔسیٖد ڈاوُن لوڈ تمہِ باپَتھ چھُ تۄہہِ تمہِ ہوٹلٕچ یا ریسٹورنٹٕچ ویب سایٹہِ پٮ۪ٹھ گژھُن تتی ڈیش بورڈ تَتہِ چھُ تۄہہِ پَنُن ٹوکَن نمبر ترٛاوُن ییٚتٮ۪تھ تُہُند ییٚتہِ تۄہہِ ای آپشَن ڈاوُن لوڈ رِسیپٹ ییٚتہِ تۄہہِ سُہ ڈاوُن لوڈ کٔرِتھ چھُ تھاوُن پانَس نِش موٗجوٗد ییٚمہِ سۭتۍ تۄہہِ پَتہ لَگیو کہِ تۄہہِ کۭتیٛاہ پَنٕنۍ رۄپیہِ کَٹِتھ کَریو خرٕ